ہیلو السلام علیکُم شکیٖل ٹھیٖک ٹھیٖک چھُکا اَصٕل پٲٹھۍ چھُکا اَوا لَگس ٹھیٖک کَتہِ چھُکھ گری چھُکا یہِ وَن تہٕ مےٚ مَشوَرٕ کران یہِ نِیاضُک مےٚ باسان پونٛسہٕ لاگو سوٚمبراوٕنۍ تہٕ نہ کرو گۄڈٕ لاگو نہ پوںٛسہٕ وونٛسہٕ سوٚمبراوٕنۍ بیٚیہِ کَٹھا وَٹھا وٕچھو ٹھیٖک ٹھیٖک أسۍ کۭتیٛاہ گرٕ چھِ لگ بگ یور اَوا پنٛنے پنٛنی لوکیلٹی منٛز یِم اَسہِ پانہٕ ؤنۍ ہَمساے یِم چھِ أسۍ کۭتیٛاہ گرٕ آسو لگ بگ ہَمساے گٔری منٛز ٹھیٖک حظ چھُ مےٚ باسان تیٚلہِ کرو زٕ زٕ ساس رۄپیہِ کَرو پٔر فیملی نہ رۄپیَس تٕرٛہ ساس مےٚ باسان کَٹھ آز یہِ تَمہِ بوٚڑُے چہِ چارواے مارو اچھا ٹھیٖک لگ بگ گژھِ اَسہِ چاروٲے چاروٲے کۭتِس گہ تام گژھِ اَسہِ لگ بگ اَگر أسۍ تٕرٛہ ساس رۄپیہِ یا اَمہِ اَمی حِسابہٕ چھِ نہ پونٛسہِ تہِ کَڑٕنۍ اچھا أسۍ دِمو یِمن دعوت ژےٚ کیٛاہ پٕلین چھُے کَتہِ کَرو مےٚ باسان سٮ۪مناڑَے کرو اَکھ چھِ اَکھ چھُ اَندَس کُن تہِ بیٚیہِ چھُ یہِ بیٚیہِ چھُ اَصٕل پٲٹھۍ مان ژٕ تَتٮ۪ن صفٲیی وَفٲیی روزان چھُ نہ اَدٕ کیٛاہ یہِ چھُ ضٔروٗری اللہ تعالیٰ کَرِ زِراتَس سٲنِس بَرکَت نہ یہِ چھُ یہِ چھُ ضٔروٗری چیٖز مطلب پیٛا پیٛٲرُس تہِ پیٛٲرُس کریو نہ وٕچھ تَمہِ دۄہ مہ پیٚیو نہ ڈوٹھ نہٕ کیٚنہہ نہٕ بَجییَو تَمہِ دۄہ تہِ اَمے موٗجوٗب ووٚن مےٚ یِہُس تہِ کرو وازٕ کُس اَنون کِنہٕ پانَے رَنوا کِنہٕ وازٕ اَنہون چانہِ حِسابہٕ کُس وازٕ روزِ ٹھیٖک مےٚ باسان زینُن گژھِ پنٛنُے رۄپیہِ دَہ چھُنہ سُہ تہِ چھُ ہَمسایے گٔری منٛز ییٚتھی بِریانی ٹایپ بَناوہوسا کِنہٕ یِتھ کَنۍ کۄرمہٕ وۄرمہٕ بَناوہوس کِنہٕ أسۍ اَنو باسمَت رایِس کِنہٕ ہُہ ٹھیٖک

اَوا کَنٛول والٮ۪ن نِش چھِنہ آسَنہٕ مےٚ باسان کَنٛول ولِنٕے نِش گژھِ بہتر تِکیازِ تِم دِن اَصٕل ڈِسکاوُنٛٹ چھُنہ ٹھیٖک حظ چھُ لِفا أسۍ اَنوا لِفاف ہُم اوٚوا لِفاف تہِ چھی نہ کھالٕنۍ ٹھیٖک حظ چھُ ٹھیٖک اَکھتُے پیوم یہِ کَتھ مَسجِد ہِندِس اِمامَس تہِ ؤنۍ زِ کیٛازِ دُعا وُعا چھُنہ کَرناوان أمۍ تہِ ترٛوو نہٕ کانٛہہ أمۍ تہِ ترٛوو نہٕ کانٛہہ گَرٕ اَمہِ وَرٲے أمۍ مِلِتھ جُلِتھ دِمہوس یہِ اَکھ اَکھ چھُنہ ٹھیٖک حظ چھُ ٹھیٖک پَتہٕ ترٛاوو یہِ باغن واغن منٛزٕے کِنہٕ گامَن تَلٕے والو تہٕ بٲگراوَو ٹھیٖک تیٚلہِ کرَے بہٕ أمیٖن کاکَس تیٚلہِ کرَے بہٕ أمیٖن کاکَس یا کِنہٕ بِلِس ہٮ۪مو ماز فِلحال اَوا تیٚلہِ کَرَے بہٕ اعجازَس أمیٖن کاکَس پَتہٕ فون بہٕ دَپَس چاروٲیا اَکھ وٕچھُن ٹھیٖک حظ چھُ تیٚلہِ تیٚلہِ ہٮ۪مو أمیٖن کاکسٕے بہٕ دَپَس چاروٲیا اَکھ دیٖزِ تِلہٕ پھیوٗر ہیوٗ اَٹھ چھُنہٕ اَوا کھَش وَش تہِ کَرناووس تٔمۍسٕے ٹَپھ وَپھ تہِ تٔمۍسٕے اَتھِ رَنناوہون مَحمدِس اَتھِ چھُنہ اللہ تعالیٰ کرِ یٲری تیٚلہِ مےٚ باسان لاگو پَگہٕے پٮ۪ٹھ پونٛسہٕ سوٚمبراوٕنۍ تَتھ لَگن دۄہ جورہ چھُنہ

ٹھیٖک چھِ تیٚلہِ کَرنٲیو تُہۍ پَتہٕ تیٚلہِ کَرنٲیِو تُہۍ پَتہٕ محمدِس اَتھِ ییٚتہِ مَسجد پٮ۪ٹھ پنٛنہِ اعلان توٚرُے نہ فِکرِ کٔمِس محمدِس تٔمِس دٔپۍ زِ دپۍ زِاَتہِ کَرُن اعلان یِتھ کَنۍ کَڑو أسۍ نِیاض تہٕ گَژھِ کوٚمنِٹی اِوٮ۪نٛٹ تہِ اَپٲری سورُے تہٕ نِیاض وَسہِ نَکھٕ بیٚیہِ سَمو وَمو تہِ پانہٕ ؤنۍ چھُنہ ٹھیٖک چھُ ٹھیٖک چھُ تیٚلہِ تیٚلہِ کَرَے بہٕ أتھۍ پٮ۪ٹھ تہٕ بہٕ لاگَے یِم پونٛسہٕ سوٚمبراوٕنۍ تہٕ بہٕ نیرَے ہہ تُل سا تُل سا اَدٕ حظ بیٚہہ خۄدایَس تُل سا